کٔشیٖرِ منٛز چھِ یِوان مطلب یِم برونٛٹھ زَن یِم ٹرٛیڈِشنَل اٮ۪نٹَرٹینمٮ۪نٛٹٕکۍ کَلچَر یِم اٮ۪نٹَرٹینمٮ۪نٛٹ ٲسۍ یِوان کَرنہٕ بانٛڈٕ پوتھٕر اوس تَتھ منٛز روٚف ووٚس تَتھ منٛز چھکٕر ٲسۍ تَتھ منٛز یَتھ منٛز بانٛڈٕ پٲتھرَس منٛز اوس بٲضٲبطہٕ اَکھ نہ یہِ ڈرٛاما ہیوٗ مُنعقد یِوان کَرنہٕ یَتھ منٛز اَکھ اوس مطلب ڈرٛاما ٲسۍ بَناوان ہورٕ ٲسۍ ۂم آسان سِٹوری تہِ وَنان اِتھے کٔنۍ اوس مطلب چھکٕر چھکرِ منٛز ٲسۍ باجہِ واجہِ وایان خانٛدرَن پٮ۪ٹھ مٲنٛزۍ رٲت ٲسۍ کٲنٛسہِ آسان یِتھٕے کٔنۍ اوس کٲنٛسہِ آسان کانٛہہ فَنٛگشَن اَتھ منٛز ٲسۍ اَنان گٮ۪وَن والٮ۪ن یِم ٲسۍ چھَکٕر وَنان دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ آیہِ اَتھ منٛز تہِ چینٛجِز پَتہٕ چھَکرِ منٛز اَتھ منٛز آے نٔے نٔے مطلب یِم اِنَسٹرٛوٗمٮ۪نٛٹ یِم اَزکَل چھِ یِوان اِستعمال کَرنہٕ روٚف روٚفِس منٛز ٲسۍ اَکھ پرٛاپَر لایِن اَکھ بَناونہٕ تَتھ منٛز ٲسۍ پَتہٕ مطلب سِہ سٹٮ۪پ باے سِٹٮ۪پ سٹیٚپ اَکھ نِوان برونٛٹھ سِٹٮ۪پ پَتھ نِوان مطلب خاتوٗن مطلب وُمٮ۪نٕز یِم ٲسۍ پَتہٕ ٲسۍ یِم گیٚوان

مطلب یِم ٲسۍ گیٚوان پَتہٕ واریاہ چیٖز